ہیٚلو السلامُ علیکُم وعلیکُم السلام تُہۍ چھِو ٹھیٖک تہٕ صحت چھُو ٹھیٖک آ اَصٕل پٲٹھۍ تُہۍ چھُو گلاس فارم پٮ۪ٹھ اچھا تُہۍ ؤنتَو مےٚ اَسہِ چھِ گِلاس ڈۄڈ ہَتھ ضرورَت ڈَبہٕ کۭتِس چھِ گژھان نہ صاف پہمٕے گژھن گِلاس کیٛازِکہِ اَسہِ چھِ صافٕے ضرورَت أسۍ چھِنہٕ ہُم کہینۍ تُہۍ دیٖتو مِشیٖر گِلاس کۭتِس گژھان اچھا ڈَبٕل گِلاس اچھا ساڑ ترٛےٚ ہَتھ کَم گژھٮ۪س نا کِہیٖنۍ نہ حظ پنٛژہ کیاہ گژھُن ڈۄڈ ہتھ ڈَبہٕ چھِ اَسہِ ننۍ توتہِ گژھن کَم گژھٕنۍ اچھا پَنٛژہ تُہۍ ؤنتَو مےٚ یِم گِلاس کِتھ چھِ مطلب کۭتِس ٹایمَس روزَن دوٚپمو گِلاس کۭتِس ٹایمَس چھِ روزان یہِ ما گژھان خراب وَراب اچھا تُہۍ ؤنتَو مےٚ یِمن کوٗتاہ ٹایِم گوٚو وٲلۍ مٕتِس تۄہہِ یہِ گِلاسَن کیوٚم ویوٚم ما چھُکھ اَہن حظ آ نہ حظ اَمے دوٚپ نا مےٚ مےٚ دوٚپ بہٕ وَنہو تۄہہِ اَسہِ چھُ ڈۄڈ ہَتھ کھَنٛڈ کِلاس ضرورَت ڈَبہٕ تُہۍ سوٗزوٕ اورَے گٲڑۍ کِنہٕ اچھا نہ تُہۍ چھِو وَنان مطلب ریٹ چھُو نا تُہۍ وَنان زیادٕ پَہَم اگر ریٹ گژھِ اَتھ کَم پَہَم نہ حظ بیٚیہِ کَمپٔنی پٮ۪ٹھ نہٕ تُہُنٛد بوزے نا اَسہِ اَسہِ دوٚپ تُہُنٛد تہِ گِلاس چھُ واریاہ مۄشوٗر بیٚیہِ چھُو تُہۍ تازَے تہٕ تۄہہِ چھُو گِلاس فارَم أتی یہِ نزدیٖکٕے تۄہہِ چھُو تازَے گِلاس آسان اَہن حظ اۭں أتی کَرو برونٛہہ کَنی کَتھ تہٕ أتی ہٮ۪کو ؤنتھ گِلاسَن تیٚلہِ سوزَکھ نا بہٕ بیٚیہِ دُکاندار مےٚ چھِ دُکانَس خٲطرٕ بیٚیہِ سوزَکھ بہٕ تیٚلہِ دُکاندار زٕ ژور اگر تُہۍ اَصٕل گِلاس باسے مےٚ تیٚلہِ سوزَکھ بہٕ بیٚیہِ دُکاندار زٕ ترٛےٚ آ گِلاسے کھیٚمو أسۍ گِلاس کھیٚمو نا أسۍ أسۍ تہِ وٕچھو نا کِتھ گِلاسا مزٕ چھُکھٕ نہ چھُکھٕ اچھا تُہۍ ؤنتَو مےٚ ایٚڈرَس اَسہِ کوٚت چھُ واتُن اۭں پَاغ ۂے زانو یِوان چھُ یور اۭں آچھا ٹھیٖک گوٚو ٹھیٖک تیٚلہِ چھُنہٕ کیٚنٛہہ پَرواے گٲڑۍ اَنو أسۍ یورَے آ تیٚلے نِمو أسۍ گِلاس تیٚلہِ یِمو نِمو زٕ ہَتھ پیٚٹھی پیٚٹھی ما نِمو تیٚلہِ آ تۄہہِ کھیاونٲیِو نا تُہۍ گِلاسا وِلاس حظ أسۍ وچھُو کالٹی کۄس چھِ زیادٕ بہتر تُہۍ ؤنتَو مےٚ ڈَبٕل گِلاس چھا زیادٕ روزان کِنہٕ مِشیٖر گِلاس چھِ اصٕل روزان اچھا ہُم ڈبٕل گِلاس چھِنہٕ آسان کِہیٖنۍ اچھا تِم چھِ آسان خراب اچھا تُہۍ یِمَن گِلاسَن کوٗتاہ ٹایِم چھُو تۄہہِ لَگان پَپنَس تیار گژھنَس محنت تہِ آسوٕ تۄہہِ واریاہ لگان یِمن اچھا أسۍ یِمو تیٚلہِ پگاہ تہٕ بہٕ کرہو تۄہہِ فون اَدٕ حظ بیٚہِو رۄبَس حوال